بہٕ اوسس گۄڈ یِتھے کٔنۍ اَنان آیٹم کیٚنٛہہ چیٖز ٲسٕس بہٕ آرڈر کران یِم حظ یتھے کنۍ مگر مےٚ بوٗز وۄنۍ چھِ تِم ایٚپہٕ آمژٕ یِمن پٮ۪ٹھ أسۍ آرڈر ہیٚکو کٔرِتھ بیٚیہِ چھِ تم گرٕ تام واتان صرف چھِ اسہِ پیٚوان پونٛسہٕ یوت تِمن دِنۍ ییٚلہِ تِم پتہٕ گرٕ نش چھِ انان تہٕ مےٚ کور گۄڈٕنیُک چیٖز منتر پٮ۪ٹھ کوٚر مےٚ آرڈر مےٚ بوز مےٚ اوس فرینٛڈ ٲکہِ کوٚرُمت امہٕ پٮ۪ٹھ آیٹم زِ ترٛےٚ آرڈر تِم أس أمِس واریاہ اَصٕل درٛامٕتۍ تٔمۍ وون پتہٕ مےٚ کر ژٕ تہِ اَمہِ پٮ۪ٹھ اَصٕل اَتھ پٮ۪ٹھ چھِ واریاہ زیادٕ اَصٕل اَصٕل آیٹمزٕ آسان تہِ مےٚ کوٚر پتہٕ تمہِ پٮ۪ٹھٕ کوٚر مےٚ بوٗٹ کوٚر مےٚ تمہِ پٮ۪ٹھ آرڈر تہِ سُہ اوس اصلِس پرایزس دُکانس مطلب کہِ آگر بہِ دُکانٕچ پرا ریٹ وُچھ ہا تتہِ اوس یوان درٛوگ مگر منترا ہس پٮ۪ٹھ اوس تمہٕ کھۄتہٕ سستہٕ بیٚیہِ ٲسۍ تَتھ ژورے دۄہہِ ٲس تَتھ ڈیٚلِؤری مطلب یی ہا مےٚ سُہ گژھہِ ہا سُہ رٹٲرٕنۍ یا واپس اوس تَتھ ڈیٚلِؤری ڈیٹ تہٕ مےٚ کوٚر سُہ آرڈر شوٗز بوٗٹ کوٚر مےٚ سُہ اوس سُہ ووت مےٚ گرٕ نِش تہِ واریاہ اَصٕل بوٗٹ تَتھ اوس یُس مےٚ کلر اوس کوٚرمُت سُے اوس برابر سایز سورُے اوس ٹھیٖک تہٕ تَتھ اوس بیٚیہِ تتھ درٛاو مےٚ واریاہ ٹایِم تہٕ سُہ اوس آرڈر واریاہ اَصٕل مےٚ یہِ گۄڈٕنیُک آرڈر بہٕ چھس واریاہ زیادٕ منترا ہس کران بہٕ چھَس شُکر گُزار تِم چھِ یِتھ آیٹم کٕنان بہِ چھَس واریاہ زیادٕ مطمعن تِمن نِش تہِ بہٕ چھس یژھان بیٚیہِ تِمن پٮ۪ٹھ منٛترا پٮ۪ٹھ آرڈر کرٕنۍ چیٖز آیٹم تہٕ یُس مےٚ گۄڈٕنیُک آیٹم اوس بوٹ یہِ درٛاو واریاہ زیادٕ اَصٕل